السلامُ علیکُم وعلیکُم السلام ؤنۍ تَو اہَن حظ آ مُختلِف ریٹ چھِ گژھان وۅنۍ واریاہ ڈِزایِن چھِ نیٚکلِسَن چھِ واریاہ واریاہ ڈِزایِن اہَن حظ سُہ چھُ پیٚوان اکھ اکھ چھُ تتھ پیٚوان پانٛژھ لَچھ بوٚڈ ہیٛوٗ چھِ تتھ پیٚوان شےٚ لَچھ سَتھ لَچھ تُہۍ ؤنِو تۄہہِ کُس ہیٛوٗ چھُو ضروٗرَت تۄہہِ چھُوا لۅکُٹ ضروٗرَت یہِ چھِ گَریُک مسلہٕ أسۍ ہیٚکَو پتہٕ ہیٚور بۅن ہیٚکَو کٔرِتھ لَچھ اور گَژھِ لَچھ یوٗر گَژھِ مگر اَتھ چھِ یہِ چھَسَو بہٕ تۄہہِ ونان نارمَل ریٹ اَمِچ اہَن حظ سۄ تہِ چھِ گژھان سۄ چھِ گژھان ڈۄڈَس لَچھَس اَتھ چھِ گژھان ریٹ ڈۄڈ لَچھ کم گژھان یہِ پانٛژسَتتھ تام گژھان شیٖٹھ پانٛژسَتتھ پانٛژوَنٛزاہ مُختلِف کٔرۍ کٔمہِ حسابہٕ چھُو تۄہہِ ضروٗرت اہن ہسا پوٚنڈٕ دار کوٚر چھُ سُہ چھُ گژھان دۄن لَچھَن اَکھ کوٚر مگر سُہ چھُ لاگٕناونہٕ یِوان تۄہہِ پَنٕنۍ مرضی تۄہہِ چھُوا لَچھُک لاگہٕ ناوُن دۄن لَچھَن کیٛاہ کۭتِس سُہ چھُ تۄہہِ پَنُن تُہۍ یِیو دُکانَس پیٚٹھ تہِ ہیٚکِو تُہۍ یِتھ تَتہِ ہیٚکِو تُہۍ وُچھِتھ ڈِزایِن ہیٚکَو بہٕ تۄہہِ ہایِتھ اَتھ چھِ اَسہِ بُتھِ تِتھُے ڈِزایِن دیُن تِم بناوَن پتہٕ تِتھی کٔرۍ یِم کٔرۍ چھِ یِوان آڈرَس پیٚٹھ بناونہٕ اَہن سا سُہ پیٚیہِ داہ لَچھ رۄپیہِ آ نارمَل لۅکُٹ سیٹ یُس چھُ ہُو نہٕ بوٚڈ چھُ واریاہ درٛۅگ یہِ ہسا چھُسو بہٕ تۄہہِ لۅکٕٹۍ لۅکٕٹۍ ونان بٔڈۍ بٔڈۍ چھِ گژھان اَمہِ کھۄتہٕ درٛۅگۍ تُہۍ یِیو تۄہہِ دِمہٕ تۄہہِ کرَو بہٕ تیٚلہِ تُہۍ کٔرۍزیٚو مےٚ تیٚلہِ بیٚیہِ فون اگر تۄہہِ ضروٗرت اوسُو کیٚنٛہہ بہٕ کرَو تۄہہِ پتہٕ ایٚڈرَس دُکانُک سینٛڈ تہٕ چلو وعلیکُم السلام